أسۍ یِم پِرٛکاشَنٕز چھِ نِوَن پَنٕنٮ۪ن کُلٮ۪ن واریاہو موسمَو نِش بچاونہٕ خٲطرٕ تِم چھِ اَگر اَسہِ کیٚنٛہہ بیٚول آسہِ روٗمُت تتھ آ تَمیُک نٮ۪صف آسہِ اَسہِ تھوٚومُت یِتھٕے کٔنۍ یُس اَسہِ مدد چھُ کَران نَیہِ ؤرۍ یَس منٛز ووَنَس منٛز تہٕ بیٚیہِ ہٮ۪کَو أسۍ ؤنِتھ یِم اسہِ یُس اَسہِ بیٚول روٗوَو یَتھ اَصٕل مطلب أسۍ چھِ رُوَن ییٚتہِ دانہِ تتھ چھِ آ تتھ چھِ اَگر أسۍ وُچھَو اگر تاپھ آسہِ زیادٕ سُہ ییٚلہِ خۅشِک چھُ گَژھان تَتھ چھِ أسۍ آب ترٛاوان یا سُہ چھِ أسۍ بچاوان تَتھ گژھِ نہٕ گاسہٕ مَنٛزَس کھسُن کیٚنٛہہ سُہ چھِ أسۍ بچاوان تِمَو چیٖزَو نِش